کٲشِر لُکھ ییٚمہِ ساتَن باقیَن ریاستن ہٕنٛدؠن لُکَن سۭتۍ مِلان چھِ یا بیروٗنی مُلکَن سۭتۍ مُلکَن ہٕنٛدؠن لُکَن سۭتۍ مِلان چھِ تِم چھِ یا اِنگلِش لَنٛگویج لَنٛگویج استِعمال کَرَان یا چھِ تِم اردوٗ لَنٛگویج استعمال کَرَان تہٕ یِتھ پٲٹھۍ چھِ تِم تِمَن سۭتۍ پَنٕنۍ کَتھ باتھ کرَان